ہیلو ہیلو اسلام علیکُم وعلیکُم سلام اَہَن حظ اَصٕل پٲٹھۍ اَہَن حظ آ آ کوتاہ چھُ ضوٚرَتھ کینٛہہ چھُنہٕ تُہُۍ یِیِو دُکانَس پٮ۪ٹھ تہٕ تُہُۍ یِیِو دُکانَس پٮ۪ٹھ تُہُۍ دِیِو یَتھ نَظر ییٚلہِ لَگیٚو آ آ واریاہ اَصٕل کالٹی اَسہِ چھُ أتی ماگمے دُکان تہٕ تُہُۍ ییٖزٮ۪و دَہہِ بَجہِ پَتہٕ اَد سا چَلو